آز کل چھِ سانٮ۪ن کِچنَن منٛز زیادٕ تر اِستعمال چیٖز یوان کرنہٕ پاورَس پٮ۪ٹھ چلان وٲلۍ آلہٕ یِمن منٛز زیادٕ تر اِستعمال چیٖز کرنہٕ چھِ یِوان فرج چھُ پاوَر کیٚٹٕل چھِ بَتہٕ کُکر چھُ پاور ہیٖٹر چھُ واریاہ چیٖز چھِ یِم آز کَل سانٮ۪ن کَچنَن اِستعمال یِوان چھ کرنہٕ اوٚوُن چھ بیٚیہِ تہِ چھِ واریاہ چیٖز یِمو سۭتۍ کیٚاہ چھُ یِمن سۭتۍ چھ آز واریاہ سانٮ۪ن کِچنن منٛز سہوٗلیت یِوان گژھنہٕ پَتہٕ کالہٕ اوس گژھان کٲم پَتہٕ کالہٕ اوس پیٚوان دانس ژھۄندراوُن پَتہٕ اوس پیٚوان زیُن ژھانڈُن زیُن پَتہٕ اوس پیٚوان دانَس ییٚلہِ ژھندرایہِ تیٚمہِ سۭتۍ اوس دہہ گژھان تیٚمہِ سۭتۍ اوس سانہِ ماجہِ بیٚنہِ بیٚمار پیٚوان تہٕ گرَس منٛز تہِ اوس ٹایم لگان بیٚیہِ سِنِس واتناوَنس تہِ بیٚیہِ ٲسۍ تیٚمہِ سۭتۍ تھکان تہِ آز کل کیٚاہ چھُ آز کَل یِم اَسہِ یِم آلہٕ آمٕتۍ چھِ پاورَس پٮ۪ٹھ چلان وٲلۍ آلہٕ چھِ یِم چھِ بَتہٕ کُکر چھُ اَتھ منٛز چھُ بَتہٕ پانے تَیار گژھان یِتھٕے پٲنۍ چُھ پاور ہیٖٹر چھُ اَتھ تہِ چھُ یِوان پانے ٹمپیچر تھاونہٕ کٔمۍ حِساب تھاوہوس فرِج چھُ اَگر أسۍ کانٛہہ سیُن آسہِ مطلب تھاوُن فرِجس منٛز تَمہِ سۭتۍ چھُ سُہ واریاہَس ٹایمَس تام روزان اَتھ چھِ کیٚنٛہہ نۄقصان تہِ سۭتۍ سۭتۍ اَمہِ سۭتۍ کیٚاہ چھُ گژھان یِتھ کٕنۍ پَتہٕ کالہٕ یُس أسۍ بَتہٕ ٲسۍ رَنان سُہ اوس کَتروو بانن منٛز یِوان رَننہٕ تَمہِ سۭتۍ اوس سون صحت تہِ ٹھیٖک روزان یُس آز یہِ بَتہِ چھُ یِوان بَتہٕ رایسس منٛز رَننہٕ بَتہٕ کُکرَس منٛز رَننہٕ اَمہِ سۭتۍ کیٚاہ چھُ گژھان کٲم اَمہِ سۭتۍ چھُ نہٕ یہِ بَتہٕ سیوٚد پٲٹھۍ تَیار آسان گوٚمُت کیٚنٛہہ اَمہِ سۭتۍ چھِ ہٮ۪کان أسۍ بیٚمار تہِ پیٚتھ پَتھ کالہِ کیٚاہ اوس گژھان کٲم پَتھ کالہِ یِم أسۍ بَتہٕ ٲس رَنان تَتھ منٛز ٲس کٲم گژھان سُہ اوس واریاہ اَصٕل آسان سُہ اوس یِوان اَصٕل پٲٹھۍ سُہ اوس نہٕ سانہِ صحتہٕ خٲطرٕ نۄقصان منٛد آسان کیٚنٛہہ مَگر آز یِم چیٖز چھِ ٲمٕتۍ یَتھ پٲٹھۍ مِکسر چھُ پاوَر ہیٖٹر چھُ یِم چیٖز چھِ سانہِ زنٛدگی واریاہ سہوٗلیت دِوان اَمہِ سۭتۍ چھِ آز یۄس سٲنۍ آز مَرا زنٛدگی چھِ اَمہِ سۭتۍ چھِ یہِ واریاہ آسان گژھان أسۍ چھِ ہٮ۪کان یِم کامہِ دوہ لگان اوس یِمن کامیٚن اَسہِ گنٛٹہٕ زٕ گنٛٹہٕ لگان ٲسۍ سیُن اوس پیٚوان رَنُن بَتہٕ اوس پیٚوان رَنُن سُہ چھُ ؤنٛکیٚن مِنٹن منٛز گژھا ن برۄنٛہہ کالہٕ اوس تَتھ سیُن رَننٕس تہٕ بَتہٕ رَننَس اکھ اکھ زٕ ز اکھ اکھ ترٛے ترٛے ژور ژور گنٹہٕ لگان تِم چیٖز یِمو سۭتۍ واریاہ سٲنۍ زنٛدگی سہل تہٕ آسان گے یِم چھِ واریاہ فٲیِدٕ منٛد تہِ تہٕ کیٚنٛہہ چھُکھ تھوڑا بہت نۄقصان تہِ یِمن چیٖزَن ہٕنٛز ذِکِر ٲسۍ ونِس تام أسۍ کران اتھ منٛز چھِ أسۍ ییٚمہِ ساتہٕ کیٚنٛہہ مسالہٕ تہِ چھُ آسان اَسہِ کَرُن مسالہٕ چھِ ہٮ۪کان امہِ مِکسرَس منٛز کٔرِتھ واریاہ مسالہٕ چھِ أسۍ مِنٹن منٛز کران یُس پَتہٕ کالہٕ اوٚس پیٚوان سُہ اوٚس گُشُن پیٚوان نیمن منٛز تَتھ اوس واریاہ ٹایم لگان